اَسَلامُ علیکُم سُہ حظ مۄغل دربار ریسٹورنٹہٕ کَتھ کَران اٮ۪کچُؤلی حظ اَسہِ اوس آرڈر اَکھ دیُن اَسہِ چھُ خانٛدر گرِ تَمہِ خٲطرٕ حظ اوس اَسہِ آرڈر اکھ دیُن اہن حظ آ اَسہِ حظ چھِ وُہ ترٛامہِ حظ چھِ وُہ ترٛامہِ اَمے خٲطرٕ اوس آرڈَر دیُن اہن حظ آ کینٛہہ آیٹم حظ وَنہٕ بہٕ تۄہہِ ییٚتٮ۪ن یِم یِم حظ گژھن آسٕنۍ اَتھ منٛز حظ گژھِ اَسہِ رِستہٕ آسُن گۄشتاب آسُن چِکَن حظ گژھِ آسُن چِکَن حظ گَژھِ آسُن بیٚیہِ گژھِ کَباب آسُن کۄرمہٕ بیٚیہِ حظ تبَکھ ماز بیٚیہِ حظ گژھِ میٚتھ تہِ میٚتھ تہِ حظ گژھِ آسٕنۍ میٚتھ چھِ اِمپاٹَنٛٹ یہِ تہِ گژھِ آسٕنۍ حظ بیٚیہِ ٲخرَس پٮ۪ٹھ یَکھٕنۍ تہِ اہن حظ آ یِم گژھن سٲری چیٖز حظ گژھن آسٕنۍ اَمہِ علاو اَمہِ اَہن حظ آ یہِ گژھِ سورُے فرٛٮ۪ش آسُن فرٛٮ۪ش حظ بِلکُل فرٛٮ۪ش گَژھِ آسُن یہِ اہن حظ آ فرٛٮ۪ش گَژھِ آسُن یہِ ییٚمہِ دۄہ حظ یہِ ریڈی آسہِ تَمہِ دۄہ کٔرِو حظ تُہۍ اَسہِ فون آ نَیہِ ریٚتہٕ چھُ اَسہِ یہِ پوٗنٛژمہِ تٲریٖخ آ تَمہِ دۄہ کٔرِو تُہۍ اَسہِ فون تٕرٛہ مِنہ یہِ اَکھ گَنٹہٕ برٛونٛٹھ اَگَرے فون کٔرِو تُہۍ اہن حظ آ بِل وغیرہ کٔرِو تُہۍ مٮ۪نٹین اہن حظ آ بیٚیہِ حظ بیٛاکھ اَکھ چیٖز یہِ حظ گژھِ سورُے فرٛٮ۪ش آسُن بیٚیہِ حظ گژھِ یہِ کَٹہٕ ماز آسُن بَڑٕ ماز نہ حظ کینٛہہ نہ حظ نہ بَڑٕ ماز گژھِ نہٕ آسُن کینٛہہ بِلکُل حظ گژھِ یہِ آسُن کَٹہٕ ماز حظ اہن حظ آ وُہ ترٛامہِ چھِ اہن حظ آ بِلکُل تیٚلہِ کٔرو اَسہِ تمہِ دۄہ کٔرۍزیو تُہۍ فون اَسہِ أسۍ حظ واتو اکھ گَنٹہٕ کٔرِو اَسہِ تُہۍ فون اکھ گَنٹہٕ برٛونٛٹھ اَدٕ حظ اَسلامُ علیکُم